اسلام علیکم ورحمتہ اللہ تعالیٰ وبرکاتہ اَسہِ ہسا اوٚن آز برونٛہہ ترٛےٚ ؤری ایل سی ڈی اکھ تَتھ ایل سی ڈیس ہسا چھِ خصوٗصِیت کہِ اَتھ چھِ یِوان تِژھ آواز تِژھ صاف آواز چھِ اَتھ یِوان اَتھ چھنہٕ سۄ کھونٛڈے مےٚ گژھان کیٚںہہ آز گٔیے مےٚ ترٛےٚ ؤری چلاوان آوزا منٛز چھنہٕ کٕہینۍ تہِ پرابلِم اَتھ نہ چھِ کَم آواز گژھان نہ چھِ اتھ کھونٛڈے آواز برابر چھِ اَتھ تِژھٕے آواز یِژھ مےٚ گۄڈٕنیتھ اَتھ یِژھ مےٚ گۄدٕنیتھ بوٗز اَتھ آواز تِژھے آواز چھِ اَتھ کٔہینۍ تہِ فراق چھنہٕ تَتھ آوازِ پَتہٕ چھُ دٔیِم چیٖز چھِ شکٕل شکٕل چھےٚ اَتھ تیٖژھ صاف تیٖژھ صاف کہِ زَن چھِ ایچ ڈی چینلہِ چینل چلان تیٖژھ صاف چھےٚ اَتھ شکٕل سُہ کرٮ۪ہنۍ نیار کَچر چھُ نہٕ کیٚٛنٛہہ بالکُل چھُ بالکُل چھ صاف شکٕل کہِ زَن چھِ أسۍ وۄنۍ نوٚوُے ٗکھوٗلمُت تہٕ لوگمُت مَگر تیٖژا کٕہینۍ تہِ خرابی چھنہٕ اَتھ بیٚیہِ گٔیے مےٚ اَتھ ترٛےٚ ؤری چلاوان ترٛےٚ ؤری آز تام آسہِ نہٕ ؤنہِ یہِ کھوٗلمُت کیٚنٛہہ یہِ چھُ وٕنہِ تِتھٕے کٲٹھۍ زن یِتھ کٔنۍ زن مےٚ تورٕ چھُ اوٚنمُت یہِ سیمسنٛگ کَمپنی نِش ییٚلہِ تَتہِ چھُم اوٚنمُت یہِ دُکان پٮ۪ٹھ اوٚن مےٚ یہِ وٕنہِ چھُنہٕ مےٚ یہِ کھوٗلمُت کیٚنٛہہ چلاوان چھُس بہٕ یہِ لگ بگ یہِ چھُس بہٕ ترٛےٚ گٲنٛٹہٕ ژور گٲنٛٹہٕ چھُ آسان یہِ کَنٹِنیو چلان اَتھ ہٮ۪کنہٕ چھُس نہٕ بہٕ بنٛد کران پَتہٕ دَپہٕ وۄنۍ أڈۍ ٹی وی أڈۍ ایل سی ڈی چھِ آسان تِم تہِ تِم چھِ ژَٹان تِم یہِ چھُ نہٕ ژَٹُن کیٚنٛہہ اوٚنمُت چھُ مےٚ یہِ آز برونٛہہ ترٛےٚ ؤری اَٹھووُہَن ساسَن اَٹھووُہن ساسَن چھُ مےٚ یہِ اوٚنمُت مَگر اَتھ چھ أڈۍ کَاپی کران یہِ چھُنہٕ کاپی یہِ چھِ ارجِنل اکھ مےٚ یَتھ نہٕ کانٛہہ تہِ کاںٛہہ تہِ کانٛہہ تہِ نۄقُس اوس یہِ اوس ؤنۍ صاف وٕنٛکین تہِ چھُ یہِ تِتُھے زن تہِ چھُ مےٚ ؤنۍ نوٚوُے ایل سی ڈی اَگر اَتھ ہٮ۪کن وٕنٛکین تہِ چھُس بہٕ یہِ چلاوان وٕنکیٚن چھنہٕ اتھ کانٛہہ برابلم گژھان أڈۍ چھِ گژھان تِم بنٛد یا أڈۍ چھِ گرمان تَتھ چھنہٕ کٕہینۍ تہِ پرابلِم مےٚ بہٕ چھُس اتھ چھِ بیٚیہِ چھ یہِ سماٹ ایل سی ڈی اَتھ چھُس بہٕ فون تہِ ہٮ۪کان کَنیکٹ کٔرِتھ بہٕ چھُس واے فاے ذٔریعہٕ امہِ اَتھ فون تہِ کَنیکٹ کران اور بہٕ چھُس یوٗٹوٗبس پٮ۪ٹھ کلاس تہِ ہٮ۪کان ویٖڈیو ہٮ۪کان وٕچھِتھ کلاس ہٮ۪کان دِتھ کَتھ پٮ۪ٹھ اٮ۪ل سی ڈی یس پٮ۪ٹھ زَن تہِ چھِ آسان تژھ شکٕل چھِ آسان زن تہِ چھِ آسان بٔتھۍ کٔنۍ سٲرٕے کلاس دِوان تیُتھ چھ اتھ شکٕل صاف یِوان بیٚیہِ بوٚڑ سِکریٖن چھُ اَمیُک کہِ مےٚ چھُ باسان زَن چھ بٔٹھۍ کٔنۍ زَن سرٕے دِوان مےٚ کلاس